واریاہ وجوٗہات چھِ یَتھ منٛز نہٕ شُرۍ چھِ گژھان پرٛٮ۪تھ دۄہ سکوٗل کینٛہہ پرٛٮ۪تھ دۄہ سکوٗل گژھنٕکۍ وجہ چھِ واریاہ تِِمَن چھُنہٕ مِلان گاڑِ چھَنہٕ پَکان یا غریٖب گَرو پٮ۪ٹھ چھِ یِوان پونٛسہٕ چھِکھ نہٕ آسان کانٛہہ چھِ تِتہِ آسان یُس دۄہلے مٔزوٗرۍ چھِ کَران اَکھ چھِ آسان ہورٕ پَران بیٚیہِ چھِ مٔزوٗرۍ کَران یِم تہِ چھِ وجہ